کورس چھُ آسان واریاہ یِمَن مَنٛز کالجَن مَنٛز موجوٗد سانیٚن کالجَن مَنٛز چھِ کَمپیٛوٗٹَر کورس تہِ چھِ از کالجَن مَنٛز یِوان گَژھنہٕ یِم کالج چھِ تمہِ مَنٛز چھُ یِوان کَمپیٛوٗٹَر کورس دِنہٕ باقٕے کورس یِم آے ٹی آے کالج چھِ آے ٹی آے تِمَن مَنٛز تہِ چھِ یِوان واریاہ کورس دِنہٕ تِمَن مَنٛز چھِ یِوان واریاہ سِکٕل ہیٚچھناونہِ تمہِ سۭتۍ چھُ اکھ چھُ تِمَن تمہِ سۭتۍ پانہٕ تہِ فٲیِدٕ میلان بیٚیہ چھِ اکھ اِنسان ہیٚچھان تَمہِ سۭتۍ کالج بیٚیہِ چھِ پَنیٚن پَنیٚن یِم میلان پَنٕنۍ پَنٕنۍ یِم کالجَن مَنٛز سَبجَکٹہٕ چھِ آسان تِم چھ ہیٚکان اِنسان پَنٕنۍ چوٗز کٔرِتھ تُہۍ ہیٚکِو رٔٹِتھ وۅنۍ اَگَر نہٕ آسان چھُ تمہِ بَغٲر چھِ پَتہٕ تِم گژھان پَنٕنۍ چوایِز چھِ آسان کٲنٛسہِ سُہ چھُ گژھان آ تعلیم حٲصِل کَرنہٕ خٲطرٕ بَدلن جایَن باقیَن یِمَن سٹیٹَن مَنٛز چھ گژھان یا اَگَر نہٕ یَتَس ییٚتہِ سِلیٚکشَن گَژھِ تِم چھِ نیٚبَر بیٚیِس اَوُٹ سٹیٹ کَران تور گژھان سٹیٹ نیٚبَر گژھان پَنٕنۍ یہِ کَرنہٕ یا بی ایٚس سی نٔرسِنٛگ کَرنہِ چھِ گژھان یہِ تہِ پَنُن یِمن یہِ چھُ تِمن پنُن یہِ آسہِ مَقصَد آسہِ پَرنَس مَنٛز حٲصِل کَرنُک سُہ چھُ تِم گژھان باقیَن یِمَن جایَن تہِ چھِ گژھان پنٕنۍ ہُہ یِمہٕ تعلیٖم حٲصل کَرنہٕ خٲطرٕ ییٚتہِ پیٚٹھ تہِ چھُ واریاہ یِم گژھان تِم سِٹوٗڈنٛٹ چھِ گژھان طٲلبِ علم چھِ گژھان باقیَن جایَن نیٚبَر کٔشیٖر نیٚبَر پَنُن یہِ پَنٕنۍ یہِ اَکھ مَقصَد تِمَن پوٗرٕ کَرنہٕ خٲطرٕ تہٕ پنٕنۍ اکھ ییٚمہِ سۭتۍ تِم ہیٚکان پَننہِ زِنٛدگی مَنٛز یَژھان برٛونٛہہ پَکٕنۍ تَمہِ خٲطرٕ چھِ پَرٕنۍ تعلیٖم حٲصِل کَرنہٕ خٲطرٕ باقیَن یِمَن جایَن تہِ گَژھان نیٚبَر تہِ چھِ گَژھان واریاہ یِم باقٕے سٹیٹ چھِ یِمن جایَن چھِ گژھان پنٕنۍ یہِ تعلیٖم حٲصِل کَرنہٕ خٲطرٕ باقٕے مَطلَب اَگَر تِمَن پنٕنۍ کیٚنٛہہ چوایِز یا ایٚم بی بی ایٚس ، بی ایٚس سی یا تہِ کیٚنٛہہ کَمپیٛوٗٹرس مَنٛز یا اِنجِنیرِنٛگ کَرنہٕ خٲطرٕ چھِ تِتُم گژھان تِم چھِ گژھان نیٚبَر بنٛگلور چھِ گژھان مَطلَب حیدرآباد یِمنٕے یِمنٕے باقیَن سٹیٹَن منٛز چھِ گژھان پنٕنۍ تعلیٖم حٲصِل کَرنہٕ خٲطرٕ